یَتھ گاڑِ چھِ یہِ گٲڑۍ چھےٚ یہِ چھا گٲڑۍ کِنہٕ کیٛاہ چھِ گۄڈنٮ۪تھٕے چھَنہٕ اَتھ سیٖٹہٕ صحیح پٲٹھۍ کِہیٖنۍ نہٕ دٔیِم کَتھ چھِ اَتھ چھَنہٕ ہارَن کِہیٖنۍ ایٚکسِڈٮ۪نٛٹ گژھنُک خطرٕ چھُ بیٚیہِ ٹٲرَس چھُ پَنچَر اگر ٹٲرٕس پَنچَر اوس ژےٚ کَتھ ٲسٕے تیٚلہِ یہِ گٲڑۍ نٮ۪بَر کَڑٕنۍ یہِ چھَنہٕ پرٛاپَرلی فَنٛگشَن کَران کِہیٖنۍ نہٕ بہٕ وَنۍ کَرٕ بہٕ ٹرٛانَسپوٹ محکَمَس تِمَن کَرٕ بہٕ أپیٖل کہِ تِم دِن نَظَر یِم گاڑِ وَتَن پَکان چھِ یِمَن یِم چھےٚ صحیح کیازکہِ یہِ چھُ لُکَن ہِنٛزِ حِفاظت چھَنہٕ اَمہِ سۭتۍ کینٛہہ کہِ اگر ٹایَر پَنچَر آسہِ ڈرٛایوَر چھُ گٲڑۍ کَڑان گاڑِ چھُ آسان ٹایَر پَنچَر یا اِن کیس دٔیِم اَکھ سٔنیریو چھُ ییٚتٮ۪ن ییٚتٮ۪ن کیٛاہ چھُ آسان کہِ ہارَن چھَنہٕ چَلان کِہیٖنۍ نہٕ یعنی کہِ ایٚکسِڈٮ۪نٛٹ گژھنُک خطرٕ چھُ ہارَن ییٚلہِ نہٕ چَلہِ کِہیٖنۍ نہٕ یہِ ہیٚکہِ نہٕ بٕتھمِس ہارَن کٔرِتھ کِہیٖنۍ نہٕ گوٚو ایٚکسِڈنٹس سۭتۍ چھِ یِم پرون تہٕ بیٚیہِ بیاکھ اکھ چیٖز چھُ کہِ سیٖٹٕس چھَنہٕ صحیح کِہیٖنۍ کَمفٲٹیبٕل اَمہِ سۭتۍ ہیٚکہِ کَمرَس دَگ کٔرِتھ مہربٲنی تہٕ مہربٲنی کٔرِتھ دِیو یِمَن ڈرٛاوَر نظر یِمَن گاڑٮ۪ن دِیو نظر ڈرٛاورن وٕچھو یِم کٔرِوکھ اٮ۪سکلیٹ یِم کیس یِم وٕچھو کہِ یِم کیٛازِ حظ چھِ یِم گا یِمن پَزِ یہِ گۄڈٕ پرٛاپَر مینٹینٮ۪نٕس تھَوٕنۍ اَدٕ پَزِ یِمَن نٮ۪بَر کُن گٲڑۍ کَڑٕنۍ مہربٲنی کٔرِتھ